سٲنۍ یہِ کٲشِر زَبان یہِ چھےٚ بَڑٕ بہتریٖن میٖٹھ تہٕ مولژ زَبان یہِ کٲشِر زَبان چھِ جموں کَشمیٖرَس منٛز بیٚیہِ پاکِستان کِس آزاد کَشمیٖرس منٛز بولنہٕ یِوان اَتھ سانہِ زَبٲنۍ منٛز چھُ باقیَن زَبٲنٮ۪ن ہُنٛد تہٕ بَڑٕ اَثر ییٚتھ منٛز خاص طور فارسی سنسکرت تہٕ کیٚنٛہہ اَنٛگریٖزی وٲڑ تہِ چھِ شٲمِل گٔمٕتۍ یہِ چُھ سانہِ میٖراثُک اکھ بوٚڑ بارٕ یہِ چھُ سون اکھ بوٚڑ بارٕ میٖراث یہِ چھِ ییٚتہِ عام لُکھ بَڑٕ شوقہٕ سان تہِ میچھرٕ سان بولنہٕ یِوان اَتھ منٛز چھُ تِم تِم اَلفاظ یِم پرانہِ زِمانہٕ پٮ۪ٹھ وٕنۍ تہِ موٗجوٗد چھِ تہٕ بولنہٕ چھِ یِوان وۄنۍ آے اَتھ منٛز چھُ نہٕ کانٛہہ شکھ وٕنۍ کیٚس آے نَیہِ زمانہِ منٛز کیٚنٛہہ اَلفاظ یِم اَتھ سٲنِس مذہَبَس یَتھ زبٲنہِ سۭتۍ مِل گے تِم تہِ چھِ بَڑٕ شوقہٕ سان تہِ میچھرٕ سان بولنہٕ یِوان سانہِ یَتھ کٔشیٖرِ زبٲنۍ منٛز چھِ بٔڑۍ بٔڑۍ شٲیِر بٔڑۍ بٔڑۍ فلسفہٕز دان پٲدٕ کٔرۍمٕتۍ یِمن منٛز خاص طور لَلہٕ عٲرفا تہٕ شیخُ العالم رجمتُ اللٰہِ علیٰ یِم زَن بٔڑۍ بارٕ زٕ شٲیِر کٲشِر چھِ یِم اَتھ کٲشِر زبٲنۍ چھِ منٛز چھِ بیٚیہِ تہِ کیٚنٛہہ شٲیر بیٚیہِ تہِ کیٚنٛہہ فلصفہ دان یِم وٕنٛۍکیٚس تہِ چھِ حادیٖد دورَس منٛز موٗجوٗد تہٕ یِم اَتھ پٮ۪ٹھ بَڈٕ کٲم چھِ کَران اَمہِ سۭتۍ چھُ سون یہِ کَلچر سون یہِ تہںزیٖب پریٚزناؤنہٕ یِوان کہِ یہِ کٲشِر زبان کۭژاہ رٕژ تہٕ میٖٹھ تہٕ مۄلُل زبان چھےٚ